سلام علیکُم آ تُہۍ چھُو حظ ٹھیٖک اَصٕل پٲٹھۍ چھُو حظ آ آ شُکُر خۄدایَس کُن مےٚ حظ اوس یہِ اَہَن حظ بہٕ اوسُس جِم گوٚمُت تُہۍ ٲسِو نہٕ آمُت کِہیٖنٛۍ البتہ مےٚ اوس تھوڑا پرٛابلِم ییٚتہِ بیٚیہِ اَسہِ اوس یہِ تھوڑا اٮ۪کزَرسایز کَرنہِ حظ ؤرٕک آوُٹ اوس مےٚ کَرُن تہٕ تَمہِ موٗجوٗب تُہۍ ٲسِو نہٕ تَتھ کِہیٖنٛۍ نہَ بیٚیہِ آسوا نہٕ بہٕ تھوڑا کاڑیو تہِ تہٕ تُہُنٛد اوس مےٚ تھوڑا ہیٚلپ ضروٗرت بیٚیہِ دۅنوے دۅنوے نہَ حظ نہَ لیٖنٕے لیٖنٕے اگرے فیٹ لاس گژھِ تہٕ سایڈ باے سایڈ کھسہِ مَسَل تہِ تہٕ سُہ گوٚو زیادٕ بہتر کیٛازِکہِ اگرے مینٹین روزِ اَصٕل ویٹ تہِ چھُنہٕ زیادٕ لوٗز کَرُن کیٚنٛہہ تہٕ البتہ مسل گژھِ تھوڑا بہت گین گَژھٕنۍ سِکنی فیٹ تہِ گوٚژھ نہٕ اِنسان روزُن کیٚنٛہہ تَمے موٗجوٗب مےٚ دوٚپ تُہۍ ٲسوٕ نہٕ اَز آمٕتۍ کِہیٖنٛۍ تہٕ مےٚ دوٚپ تھوڑا تُہۍ دِیِو مےٚ ؤرٕک آوُٹ پُلین پرٛاپَر بہٕ کَرٕ پَتہٕ سُے فالو آ وُنکٮ۪ن چھُ مےٚ ایراوُنٛڈ ایٹی فایِو ایج چھِ ٹونٹی ایٹ ہایِٹ حظ چھِ فایِو نایَن مٲنِو تُہۍ فایِو فیٖٹ نایِن اِنچٕز اَہَن حظ یہِ چھُ یَوان

آ بہٕ اوسُس گژھان اَمہِ برٛونٛہہ تہِ جِم تہٕ پَتہٕ پٮ۪و مےٚ ترٛاوُن بہٕ اوسُس نٮ۪برٕے کَران جاب تہٕ تَمہِ موٗجوٗب پٮ۪و جے مےٚ جِم ترٛاوُن تہٕ وۅنۍ کَریے مےٚ بیٚیہِ کَنٹِنیوٗ مےٚ دوٚپ وۄنۍ تھوو روزو اَتھ سۭتۍ تھوڑا بہت اِنوالو یَتھ سۭتۍ بیٚیہِ چھُ وَنٛدٕ تہِ یِنہٕ وول تہٕ مےٚ دوٚپ تھوڑا کَرو ویٹ لاس تہِ صحیح صحیح صحیح سُہ چھُ کاوُنٛٹ چھُنہٕ مےٚ تَمیُک کیٚنٛہہ باقٕے ڈایِٹ چھُ نارملی یوٗجؤلی کھٮ۪وان چھِ بَتہٕ چاے تی چھِ مطلب اگرے تُہۍ مےٚ سپیسِک کیٚنٛہہ ڈایِٹ پُلان تہِ دِیِو بہٕ کَرٕ سُے پَتہٕ فالو ویٹ لاس خٲطرٕ تہٕ بیٚیہِ

ٹھیٖک ٹھیٖک ٹھیٖک چھُ

اَچھا ٹھیٖک ٹھیٖک ٹھیٖک چھُ ٹھیٖک چھُ ٹھیٖک

ٹھیٖک حظ چھُ بہتر حظ تیٚلہِ سَمکھو پَگاہ أسۍ جُم جِمس منٛزٕے چل چلو ٹھیٖک ٹھیٖک چھُ سلام